یِم ہسا سانہِ ایریا ہٕکۍ قبٲیلی فن چھِ سُہ ہسا چھِ قبٲیلی قبٲیِل گٮ۪وُن چھُ قبٲیلی ڈانٕس چھِ قبٲیلی سُہ أسۍ ہسا گۄڈٕنیٚتھ اگر أسۍ نظر ترٛاوو یۄس ہسا میٲنِس ایریا ہَس منٛز وٕنکیٚنَس یہِ قبٲیلی فن چھُ چَلان یہِ ہسا چھِ أڑۍ ہسا چھِ پَننٮ۪ن دیوارَن تِژھ پینٹ پینٛٹِنٛگ کَران یہِ قبٲیلی فن یُس ہسا چھُ یہِ ہسا چھُ وٕنکیٚنس میٲنِس ایریا ہس منٛز موٗجوٗد تِکیازِ واریاہ ہسا چھِ واریاہ قبٲیلی فن فنوٗن ہسا چھِ تِم یِم مَطلب کہِ سٲنۍ گَرٕ سجاوان چھِ تِم ہسا چھِ دیوارن پٮ۪ٹھ تِژھ پینٛٹِنٛگ کران اِنسان ہسا چھِ اِنسانَس ہسا چھُ دِل تِیُتھ خۄش گَژھان سُہ ہسا چھُ دَپان بہٕ روزہا یِمن دیوارَن کُن وٕچھٲنی تِکیازِ اگر ہسا أسۍ وٕچھو گۄڈٕنیٚتھ ہسا ییٚلہِ اسہِ پَنٕنۍ أسی ییٚلہِ پَنُن مَکان چھِ بَناوان تَتھ مکانَس چھِ أسۍ تَمہِ پوتُس سِمینٛٹ کَران پتہٕ چھِ أسۍ تَمہِ پوتُس تَتھ جِپسن یا چھِس کران پی او پی نتہٕ چھِس کَران وال پُٹی تَتھ وال پُٹی منٛز ہسا چھِ أسۍ یہِ قبٲیلی فنوٗن اِستِعمال کَران أسۍ ہسا چھِ یِمن پَننٮ۪ن دیوارَن پٮ۪ٹھ تِیُتھ نقشہٕ کَڑان امہِ پننہِ قبٲیلی فنہٕ سۭتۍ أسۍ ہسا چھِ اَتھ پٮ۪ٹھ واریاہ مُختلِف قٕسمٕچ پینٛٹِنٛگ بناوان أسۍ ہسا چھِ اَتھ پٮ۪ٹھ کُلۍ چھِ أسۍ بَناوان یا کٲنٛسہِ جاناوار سٕنٛز شَکل چھِ أسۍ بَناوان أسۍ ہسا چھِ زبردست شَکل امہِ قبٲیلی فنہٕ سۭتۍ بَناوان بیٚیہِ ہسا چھِ وٕنکیٚنَس میٲنِس ایریا ہس منٛز ہسا چھُ موٗجوٗد قبٲیلی میوٗزِک تِکیازِ قبٲ یُس ہسا یہِ قبٲیلی میوٗزِک چھُ یہِ ہسا چھُ سُن بوزنَس منٛز واریاہ پسنٛد گَژھان اِنسانَس اگر ہسا اکہِ حساب ہسا چھُ یہِ یُس ہسا قبٲیلی فن چھُ بیٚیہِ ہسا چھ یہِ ہسا چھُ بوزنَس منٛز واریاہ پسنٛد گژھان بیٚیہِ ہسا چھِ میٲنِس ایریا ہس منٛز وٕنکیٚنَس موٗجوٗد قبٲیلی مَطلب کہِ قبٲیلی ڈانٕس تہِ ہسا چھُ وٕنکیٚنَس میٲنِس ایریا ہَس منٛز موٗجوٗد واریاہ ہسا زیادٕ پَہمَتھ یُس ہسا میٲنِس ایریا ہَس منٛز موٗجوٗد چھُ سُہ ہسا چھُ وٕنکیٚنَس یہٕ قبٲیلی فن تکیازِ وٕنکیٚنَس ہسا چھِ زیادٕ اگر أسۍ اہمِیت دِمو وٕنکیٚنَس چھِ أسۍ زِیادٕ اہمِیت دِوان پَننٮ۪ن مکانن کُن پَننٮ۪ن مکنن پَنٕنۍ مکان ہسا چھِ أسۍ وٕنکیٚنس زیادٕ سَجوٕنۍ تہٕ دَجوٕنۍ بناوان أسۍ ہسا چھِ اَتھ پَننِس مکانس منٛز واریاہَن قٕسمَن ہُنٛد قبٲیلی فن یہِ وال پینٛٹِنٛگ اِستِعمال کران قبٲیلی وال پینٛٹِنٛگ ہسا چھِ أسۍ پَننِس مکانَس منٛز اِستعمال کَران اسہِ ہسا پَزِ اَمِچ حِفاطت کرٕنۍ اسہِ ہسا پزِ یہٕ مَحفوٗظ تھاوٕنۍ تکیازِ یُس ہسا یہٕ قبٲیلی فن چھُ امہِ سۭتۍ ہسا چھُ اگر یہِ سٲنۍ یِنہٕ واجٮ۪ن نسل وٕچھِ سُہ ہسا سۄ تہِ ہسا گَژھِ واریاہ خۄش دپہِ یۄس سٲنۍ پرٛٲنۍ نسٕل چھِ یِمو کِتھ فن چھِ ٲسۍ مٕتۍ اسہِ خٲطرٕ تھٲیمٕتۍ تِکیاز گۄڈٕنیٚتھ اگر أسۍ وٕچھو یۄس ہسا یہِ قبٲیلی فن اگر ہسا کٲنٛسہِ ہُنٛد مکان چھُ آسان تَتھ منٛز چھُ یہِ قبٲیلی فن آسان اِستِعمال گوٚمُت وال پینٛٹِنٛگ چھ آسان تَتھ منٛز اِستعمال گوٚمُت یُس ہسا سُہ مکان چھُ آسان اِنسان ہسا چھُ دَپان بہٕ وٕچھِ ہا أتھۍ کُنٕے یوت تِکیازِ یُس ہسا یہِ مکان چھُ آسان یہِ ہسا چھُ آسان تِیُتھ خۄشوُن تِم ہسا چھِ باسان تَمہِ قبٲیل فن سۭتۍ ہسا چھِ باسان بَرابر یُس یہِ کُل چھُ یُس یہِ چھُ یَتھ دیوارَس پٮ۪ٹھ سُہ نسا چھُنہٕ باسان کہِ یہِ چھُ مطلب کُنہِ آرٹ آٹِسٹَن بَنومُت یا یہِ چھُ کینٛہہ سۄ سۄ چھُ باسان یہِ چھُ یہِ چھُ زَن پانے اوسمُت اَتتھس بیٚیہِ ہسا چھ امہِ سۭتۍ أسۍ کینٛہہ تَصویٖر تہِ ہیٚکان قبٲیلی فنہٕ سۭتۍ ہسا چھِ أسۍ واریاہ تصویٖر بناوان لَکچہِ لَکچہِ اسہِ ہسا پَزِ یُس ہسا یہٕ قبٲہلی فن چھُ اسہِ ہسا پَزِ اَمِچ حِفاظت کَرٕنۍ یہِ ہسا پَزِ اسہِ موٗجوٗد تھاوٕنۍ یہِ ہسا پزِ اسہِ پَننٮ۪ن ینہِ والٮ۪ن نسلَن تہِ ہیٚچھناوُن تِکیازِ یُس سا یہِ قبٲیلی فن چھُ یہِ ہسا چھُ وٕچھنَس منٛز تہِ واریاہ دِل عزیٖز بیٚیہِ ہسا چھِ یہِ قبٲیلی ڈانٕس تہِ ہسا چھُ واریاہ اَصٕل بیٚیہِ ہسا چھ قبٲیلی یُس ہسا یہِ گٮ۪وُن چھُ یہِ تہِ ہسا چھُ واریاہ اَصٕل أسۍ ہسا چھِ یہِ زیادٕ تر خانٛدرَن پٮ۪ٹھ اِستعمال کَران قبٲیلی ڈانٕس قبٲیلی قبٲلی گٮ۪وُن أسۍ ہسا چھِ یہِ زیادٕ پہمتھ خانٛدرَن پٮ۪ٹھ اِستعمال کَران پٔتمہِ لَٹہِ ہسا اوس ییٚتٮ۪ن میانٮ۪ن ہَمسایَن خانٛدر تِمو ہسا أنۍ تَتھ ہسا چھِ أسۍ یورٕ وَنان شِرپوٗر تِمو ہسا ٲسۍ شِرپورِچ کوٗر أنمٕژ ییٚمۍ ہسا واریاہ یِم قبٲیلی ڈانٕس کٔرۍ پتہٕ ہسا وون تٔمۍ میٲنۍ چھو اَکھ ؤسِیَت یُس ہسا یہِ سون یہِ قبٲیلی فن چھُ ہُنر چھُ یہِ تھٲیِزیٚو موٗجوٗد اَتھ تھٲیِزیٚو حِفاظت کَران تِکیازِ پَنُن گَژھِ نہٕ کِہیٖنۍ ترٛاوُن پَنُن گَژھِ ہَمیشہٕ بُرٚونٛہہ کُن پَکناوُن بیٚیہِ گَژھِ تَتھ عزت تہِ اہمِیت کَرٕنۍ تمے سۭتۍ چھُ سُہ ہیٚکان اگر کینٛہہ تہِ آسہِ سُہ چھُ ہیٚکان تَمے سۭتۍ بٔچِتھ یہِ گَژھِ سٲنۍ یِنہٕ واجٮ۪ن نَسٕل تہِ وٕچھِنۍ